وَعلیکُم اَسلام اَہَن حظ آ أسی چھِ ڈاکٹر تبِسُم اَہَن حظ آ کیٛاہ خیریت اَہَن حظ ٹھیٖک

ٹھیٖک ٹھیٖک آ تہٕ کیٛاہ چھُو ناو حظ ناہِدہ ایٚج کیٛاہ چھَو ٹوٗنٹی سِکٕس میٚریٖڈ یا اَن میٚریٖڈ ٹھیٖک گریجویلی کیٛاہ چِھوٕ کران پَران چِھوٕ کِنہٕ گَرے چِھوٕ آسان از ٹھیٖک ٹھیٖک ہأٹس گژھان أچھٚا ٹیٚنشن ما چھُ کیٚنٛہہ گَریلوٗ پرٛابلِم ما کیٚنٛہہ تۅہہِ کِہیٖنٛۍ تہِ ٹیٚنشن ٹھیٖک ٹھیٖک اچھا تُہۍ ؤنِو ہُہ یہِ تَلپَتن ما کُنہِ ساتن دَگ ہِش باسان میٖنٕز تۅہہِ چُھوٕ سِٹرَس حظ تۅہہِ ونہو بہٕ اکھ کٲم دِمہو تہٕ بہٕ وُِنکیٚنَس حظ یوٗتُے یوت کٔرِتھ آ تی ٲسو بہٕ تۅہہِ یژھان وَنُن تُہۍ ییٖزیٚو میٛٲنِس کِلنِکس پیٚٹھ آ أس چھِ بیٚہوان نَو سَنٛڈے نَو ٹوٗ ژو ژوٗر حظ ابوٗسِک ہاسپیٹل پُلوامہٕ اَپوٗزِٹ حظ چھُ تتھ چھُ ناو ڈاکٹر تبسُمٕز کِلنیک حظ آ تتُہۍ ہا کٔرو بہٕ وِۅنۍ واٹس ایپس پیٚٹھ نمبر سینٛڈ آ تُہۍ کٔرۍزیٚو مےٚ تُہۍ کٔرۍزیٚو مےٚ پَگاہ کال بہٕ کرہوٗ تۅہہِ تتہِ کوٗسیٚلِنٛگ آ تِتھُے کرٕ بہٕ تُہنٛد علٲج حظ تُہۍ کٔرۍزیٚو ییٚتھۍ نَمبرس کال صُبحن تہٕ رٔٹِو ایپواینٹمینٹ تہٕ کیٚنٛہہ چھُنہٕ پرواے اَدٕ حظ ٹھیٖک چھُ أچھٚا سَلام عَلیکُم حظ